بہٕ کھٔژٕس راتھ ریلہِ مےٚ میلیو تتھ مَنٛز واریاہ لُطُف بیٚیہِ لوٚگ مےٚ کم ٹایم گَرٕ تانۍ مَطلَب مےٚ باسٮ۪و کہِ یہِ چھُ واریاہ اَصٕل اَکھ سٔروِس اگر أسۍ ریلہِ کھَسو باقیَن گاڑٮ۪ن ہٕنٛدِ کھۅتہٕ اگر أسۍ ریلہِ مَنٛز یمو گَرٕ أسۍ چھِ جلدی واتان بیٚیہِ چھ اِنسانَس لُطُف میلان کٕہیٖنٛۍ تَکلیٖف چھُ نہٕ اِنسانَس گَژھان زِ بہٕ کَر مےٚ ما گَژھِ عذاب وزاب اِنسان چھُ آرام سان گَرٕ واتان اَصۭل پٲٹھۍ اِنسان چھُ ہٮ۪کان گَرٕ وٲتِتھ بیٚیہِ مَزَس مَنٛز آرام تہِ کَران تتھ ٹرینہِ مَنٛز بیٚیہ آسان کٕہیٖنٛۍ ٹٮ۪نشَن بیٚیہِ چھُ جلدی واتان گَرٕ نہَ کیٚنٛہہ بیٖڑ آسان تتھ مَنٛز نہَ کیٚنٛہہ مَزَس مَنٛز آسان اِنسان مَطلَب ہر کُنہِ جایہِ کوٚت آسو أسۍ ہیٚکو ٹرینہِ مَنٛز گَرٕ یِتھ بہٕ چھَس پَنٕنٮ۪ن وٮ۪سَن اَکٕے کتھ وَنان تُہۍ اگر کُنہِ جایہِ تہِ ٲسِو گَژھان چَکرَس کُنہِ جایہِ ٲسٮ۪و گَژھان کالیج ٲسٕو گَژھان تُہۍ ٲسۍزیٚو ٹرینن مَنٛز گَژھان تِکیٛاز کہِ تتھ مَنٛز چھُ واریاہ سہوٗلِیت واتان بیٚیہِ چھُ واریاہ کم کِراے آسان یتھ مَنٛز چھُ الگے مَزٕ لگان یتھ ٹرینہِ مَنٛز یتھ مَنٛز چھُ واریاہ لُطُف میلان اِنسانَس یتھ مَنٛز چھُ نہٕ تھَکان تہِ اِنسان کِہیٖنٛۍ بیٚیہِ چھُ ٹایمَس پٮ۪ٹھ گَرٕ واتان دوٗر ییٚلہِ تُہۍ گٔژھِو یتھ مَنٛز وٲتِو تُہۍ جلدی واریاہ جلدی گرٕ بیٚیہِ چھَو کمٕے کِرایہِ یتھ مَنٛز چھُ نہٕ کٕہیٖنٛۍ عَذاب گَژھان آرام تہِ ہیٚکِو کٔرِتھ آرام سان مَطلَب کُنہِ جایہِ تہِ گٔژھِو بہٕ چھَس گَرِکٮ۪ن تہِ وَنان اگر تُہۍ کُنہِ جایہِ گٔژھِو تُہۍ ٲسۍزیٚو ٹرینہِ مَنٛز گَژھان یِوان اَتھ مَنٛز چھُ واریاہ آرام میلان گاڑٮ۪ن ہٕنٛدِ کھۄتہٕ ٹرٛیفِک جام تہِ چھُ نہٕ آسان کِہیٖنٛۍ یہِ چھِ سیوٚدُے وتھ اتھ مَنٛز چھُ یُن پَنٕنِس ٹایمَس پٮ۪ٹھ چھِ یہِ رُکان سِٹاپَن پٮ۪ٹھ یہِ چھِ پنٕنِس ٹایمَس پٮ۪ٹھ نیران یہِ چھَ نہٕ زیادٕ ٹایم دِوان کِہیٖنٛۍ نہٕ اِنسان چھُ آرام سان ٹٮ۪نشَن وَرٲیی گَرٕ واتان ییٚمِس یوٚت آسہِ واتُن سُہ چھُ توٚت واتان جلدی جلدی بیٚیہِ چھَس نہٕ کٕہیٖنٛۍ بامبر گَژھان یتھ مَنٛز چھُ نہٕ ایٚکسیٖڈینٛٹ گَژھنُک تہِ خطرٕ کِہیٖنٛۍ تِکیٛاز نہَ چھُ آسان ٹرٛیفِک نہَ چھُ آسان کانٛہہ بیٚیہِ چھُ مَزَس مَنٛز اِنسان گَرٕ یِوان ٹٮ۪نشَن روٚستُے چھُ گَرٕ یِوان کمٕے کِراے چھَس لَگان زیادٕ پۅنٛسہٕ تہِ چھُس نہٕ پٮ۪وان خرچ کَرُن بیٚیہِ چھِ واریاہ اَصٕل سہولیت اگر اِنسان اتھ ٹرینہِ مَنٛزے گَرٕ واتہِ سُہ واتہ آرام سان کُنہِ جایہِ بہٕ چھَس پَنٕنٮ۪ن دوستن رِشتہٕ دارَن گَرِکٮ۪ن ونان کہِ ٹرینہِ مَنٛز ٲسِو گَرٕ یِوان اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ